اَسہِ حظ چھ ییٚتہِ میٖر صٲب آستان ییٚتہِ تُلمُلہ اَتہِ حظ چھُ آسان مٲلہٕ تَیَس پیٚٹھ اَتہِ چھِ تَمام کٲشِرۍ پنٛڈِت صٲب گَژھان جَمَع مُسَلمان آسان رَلہٕ مِلہٕ ماجہِ بیٚنہِ تَمام آسان اِکوٹہٕ مٲلہٕ مَناوان تہٕ أسۍ چھِ ہیٚکان امہِ دۄہ رٔلِتھ مِلِتھ واریاہ تہٕ یہِ چھُ آسان ریٚتہٕ کالی تمہِ دۄہ چھِ اَسہِ یُہُنٛد بَٹَن ہُنٛد تہِ آسان مٲلہٕ ٲٹھِم چھُ یِمَن آسان تمہِ دۄہ چھِ رَلان مُسَلمان بٲے تہٕ کھیٖر بَوانی اَتہِ تمہِ دۄہ چھُ آسان یِمَن تہِ پَنُن دۄہ أسۍ چھِ تمہِ دۄہ تہِ یِمَن سۭتۍ رَلان ییٚمہِ دۄہ وۄنۍ اَسہِ چھُ آسان پَنُن میٖر صٲبُن بوٚڈ دۄہ تمہِ دۄہ چھِ یِم تہِ اَسہِ سۭتۍ رَلان اَصٕل پٲٹھۍ تہٕ امہِ بَغٲر حظ چھُ آسان اَسہِ قَمبَر صٲبُن مٲلہٕ تَتہِ تہِ چھِ واریاہ پنڈِت آسان أسۍ مُسَلمان تہِ آسان رَلہٕ مِلہٕ کَران مٲلہٕ مَناوان سُہ چھُ وارہَین دۄہَن آسان تَتہِ چَلان سُہ مٲلہٕ تہِ تَتہِ چھِ آسان واریاہ یِم لُکھ وُکھ جَمع گٔمٕتۍ تہٕ تمہِ دۄہ چھِ یِم کَران پانہٕ ؤنۍ گنٛدنہ ونٛدنہ تہٕ بیٚیہِ چھِ آسان مۄنٛجگٕرۍ وۄنٛجگٕرۍ تَمام آسان سَمیمٕتۍ اَتہِ کَران یِم یِکوٹہٕ یِم مٲلہٕ مَناوان تہٕ بازَر وازَر آسان گَرمٲے مٕتۍ مۄنٛجگٕرۍ آسان میٚوٕ وٲلۍ آسان ہر کانٛہہ دۄدٕ وٲلۍ پۄدٕ وٲلۍ آسان یِمَن لُکَن ہٕنٛدۍ خٲطرٕ اَتہِ مہَ چھِ لُکھ آسان أڈۍ چھِ کھیٚوان یِم میٚوٕ مۄنٛجہِ پَراٹہٕ وغٲر شَغٲرٕ تہٕ یِم چھِ کَران اَتہِ امہِ دۄہ اِکوٹہٕ مِلی جُلی یہِ بوٚڈ دۄہ تہٕ امہِ بَغٲر شاہ صٲبُن بوٚڈ دۄہ چھُ آسان سُہ حظ چھُ ہیوٚر بالَس پیٚٹھ آسان تور حظ چھِ گَژھان سٲری تَتہِ حظ چھُ آسان مٲلہٕ تَیَس پیٚٹھ تَتہِ چھِ تَمام زِیارتہٕ ہاوان یا کہِ مۄنٛجگٕرۍ آسان چھُ مٲلہٕ وٲلہٕ آسان چھ تَتہِ چھِ واریاہ لُکھ آسان جَمع گٔمٕتۍ نٮ۪ماز آسَن پَران تَتہِ نعت خٲنی آسان ژیر تام یَتھ واریاہ واریاہ لُکھ آسان جمع گٔمٕتۍ یہِ چھَنہٕ آسان مِشاہ صٲبُن بوٚڈ دۄہ چھُ آسان سُہ چھُ تمہِ ہیٚور تور چھِ گَژھان لُکھ جَمَع تَتہِ چھِ کَران واریاہ مٲلہٕ یِتھٕے کنَن أسۍ تہِ چھِ گَژھان أسۍ تہِ چھِ یِوان تَمام یا امہِ بَغٲر چھِ واریاہ یِم گَژھان یا اَمَرناتھ یاترا چھِ لَگان تمہِ دۄہ چھُ آسان یَپٲرۍ کِنۍ طوٗفانُک رَش طوٗفانُک رَش چھُ آسان یِم چھِ سَمان اَپٲرۍ کِنۍ تَمام یِم نیٚبرِم ہِندوٗ پنٛڈِت بٲے سٲری اَپٲرۍ آسان سَمیمٕتۍ یِم آسان چھِ کھَسان گاڑٮ۪ن مَنٛز رَش چھُ آسان طوٗفانُک تہٕ امہِ کِنۍ چھِ أسۍ ہیٚکان ییٚتہِ پَننِس ڈِسٹرکَس مَنٛز چھِ رِلان یِم چھِ وٕچھان یَپٲرۍ کِنۍ کٔشیٖرِ ہُنٛد سورُے نَظارٕ أسۍ تہِ چھِ یِم وٕچھان یِم ہِنٛدوٗ پنٛڈِت تَمام امہِ دۄہ بیٚیہِ چھِ أسۍ خاندَر وانٛدَر آسان چھِ خاندَر آسان چھِ أسۍ چھِ تمہِ دۄہ گٮ۪وان أسۍ چھِ تمہِ دۄہ شٲدیانہٕ مَناوان اَصٕل پٲٹھۍ بٲتھ وَنان ہُرۍ وَنان گِنٛدان گٮ۪وان چھِ آسان اَصٕل پٲٹھۍ تہٕ یِم ماجہٕ بیٚنہِ کورِ چھِ آسان مٲنٛز چھِ لاگان یِم تَمام مٲلہٕ وٲلہٕ چھِ بَناوان اَتیٚن زَن امہِ ساتَن أسۍ حظ چھِ بَڑٕ خوشی سان سُہ خاندَر کَران یِوان گَژھان چھِ رِشتہٕ دارَن ہُنٛد رِشتہٕ دار چھِ یِوان تہٕ اَتہِ چھِ مَناوان أسۍ یہِ خوشی ہُنٛد دۄہ امہِ دۄہ ییٚمہِ دۄہ اَسہِ میٖر صٲبنہِ مٲلہٕ چھُ آسان أسۍ حظ چھِ امہِ دۄہ پرژھان ٲشناوَن کوریٚن چھِ پرژھان رِشتہٕ دارَن چھِ پرژھان تَمامَن أسۍ حظ امہِ دۄہ وازوان پازوان رَنان اَصٕل پٲٹھۍ اَنان یِم رِشتہٕ دار سۄمبرٲوِتھ پتہٕ چھِ گَژھان پَگہہ اور اَستانَس پیٚٹھ تتہِ چھِ کَران گندنہ کَرنہَ آسان دۄہَس چَکرا وَکرا کَران مٲلہٕ مَناوان کَران مُلاقاتا وُلاقاتا اَپٲرۍ اگر دوٗریُک تہِ کانٛہہ آسان سَمکھٮ۪کھ تِمَن سۭتۍ تہِ اَصٕل پٲٹھۍ اَسہِ نہ حظ چھَنہٕ اَتھ کانٛہہ دِکَت یِوان